بہٕ چھُس کران رَنِنگ مارنِنگ منٛز مارِننگ منٛز چُھس کران بہٕ رَنِنگ لگ بگ ژور کِلومیٖٹر تام چُھس بہٕ کران رَنِنگ بہٕ چھُس وقت گُزاران رَنِنگ سۭتۍ کَم سے کَم کَم سے کَم چھُس بہٕ زٕ گنٛٹہٕ اَتھ سۭتۍ کران یوٗت کال نہٕ مےٚ زٕ گنٛٹہٕ گژھَن کَمپٔلیٖٹ رَنِنگ سۭتۍ تیوٗت کال چھُس نہٕ بہٕ چھ نہٕ مےٚ تسلیاہ یِوان زٕ گنٛٹہٕ یوٗت کال کَمپٔلیٖٹ چھ گژھان اَدٕ چھُس بہٕ کران ختم رَنِنگ رَنِنگ چھےٚ مےٚ موٹِویٹ کران آرمی آرمی چھ فوج چُھ مےٚ واریاہ زیادٕ موٹویٹ کران رَنِنگ کرنَس منٛز پریٚتھ دوہ پریٚتھ دوہ تِکیٚازِ فوجس منٛز ییٚلہِ گۄڈٕنیٚتھٕے گژھان چھِ تِتہِ چھِ پیٚوان رَنِنگ کرٕنۍ اَمہِ موجوب چُھ مےٚ فوج کران زیادٕ موٹِویٹ بہٕ چھُس کران اَمہ موجوب رَنِنگ